السلام علیکُم آ تُہۍ چھُو حظ ڈاکٹر صٲب چھُو حظ تُہۍ أسۍ حظ چھِ پیشٮ۪نٛٹ اَسہِ اوس یِتھ پٲٹھۍ مسلہٕ اَسہِ اوس مَس ژَلان نیٖرِتھ تہٕ اَسہِ وٕچھ راتھ اٮ۪ڈ تُہُنٛد تہٕ تَتہِ تُل نمبر تہٕ اَسہِ دوٚپ تۄہہِ سۭتۍ کرو کَتھ تہٕ تُہۍ کَر حظ چھُو اَتہِ آسان بِہِتھ تہٕ بیٚیہِ کیٛاہ چھِ کرُن اَتھ أسۍ چھِ روزان یہِ گانٛدَربَل حظ اَسہِ حظ چھُ مطلب مَس چھُ ژَلان نیٖرِتھ پانَے کَلہٕ چھِ چھَلان یا اگر فَش چھِ دِوان مَستَس اَتہِ چھِ نیران مَس اَمۍ کِنۍ حظ چھِ پریشان گٔمٕتۍ ؤنِو حظ تُہۍ اَتھ کیٛاہ حل چھِ دَوا حظ کوٚر اَسہِ تھوڑا یوٗز تہٕ اہن حظ شَمپوٗ چھِ کران اِستعمال یِہوٚے لوکلٕے اہن حظ اہن حظ

اہن حظ یہِ یہِ گژھِ حظ کَنٹرٛول گژھِ حظ یہِ کِن نَہ اچھا مطلب أسۍ چھِنہٕ حظ کلہٕ چھِنہٕ حظ چھَلان صُبحٲے یا یِتھ پٲٹھۍ تہِ اگر فَش دِمو نہٕ حظ یِتھَے پٲٹھۍ مَستَس کنٛگوٗ والَو تَتہِ چھِ واریاہ مَس ژَلان نیٖرِتھ آ سُے حظ سُے ٹھیٖک حظ چھِ یہِ اچھا اگر حظ یہِ پی آر پی چھُنہٕ حظ اَتھ کیٛاہ تام گژھان سُہ کیٛاہ چھِ آسان نَہ خٲلی ٹھیٖک حظ چھِ منٛڈے تُہۍ چھُو حظ منٛڈے یوت آسان یہِ ٹایم کیٛاہ حظ چھُو آسان تۄہہِ اَتہِ ٹھیٖک حظ چلو ٹھیٖک حظ اَدٕ حظ اَدٕ حظ